وارِہے لَٹہِ کَرے مےٚ گوٗگٕل ٹرانسلیٹ باقٕے ٹرانسلیٹ ایپ یوٗز کٲشُر لفظ اِنٛگلِشَس منٛز تبدیٖل کرنہٕ خٲطرٕ ییٚلہِ بہٕ وٕچھان اوسُس کٲشرِ لفظٕکۍ معنے یُس اِنٛگلِش پٲٹھۍ نیران اوس ٹرانسلیٹرس منٛز سُہ اوس وارِیاہ مختلف نیران کٲشرِ لفظہٕ نِش أمۍ کہِ یُس اَتھ صحیح معنے اوس تہٕ اِتھ کٔنۍ گٔے مےٚ وارِیاہ پرٛابلِم اِتھ کٔنۍ گٔے مےٚ وارِیاہ زیادٕ اَثر پیٚو میٲنِس کیریرَس پٮ۪ٹھ تہِ زِ بہٕ چھُس اَکھ سٹوری لٮ۪کھَن وول دٔلیٖل اوسُس بہٕ کٲشِر پٲٹھۍ لٮ۪کھان تہٕ مےٚ کَرے مےٚ ٲس اَتھ دٔلیٖل منٛز کیٚنٛہہ وٲڈ ٲسۍ مےٚ اِنٛگلِش پٲٹھۍ تہِ ترٛاوٕنۍ اَتھ منٛز تِہٕنٛز میٖنِنٛگ ٲس مےٚ ترٛاوٕنۍ کٲشِر پٲٹھۍ تہِ تہٕ انٛگریٖز پٲٹھۍ تہِ ییٚلہِ بہٕ وٕچھان اوسُس کینٛژھن لفظَن ہُنٛد معنے انٛگریٖز پٲٹھۍ ٹرٛانَسلیٹَر اٮ۪پَن منٛز سۄ ٲس نیران وارِیاہ ڈِفرَنٛٹ سُہ اوس نیران وارِیاہ مُختلِف زِ یِتھ کٔنۍ مےٚ مےٚ یہِ دٔلیٖل ٲس لیٚچھمٕژ زِ یِم پَرَن وٲلۍ اَمِکۍ ٲسۍ تِمَن گٔے سَکھ پرٛابلِم یہِ پَرنہٕ پَتہٕ تِکیٛازِ تِمَن آو نہٕ اَیٚمیُک صحیح معنے سَمجھی اِتھ کٔنۍ پیو میٲنِس یُس مےٚ روزگار اوس تَتھ پٮ۪ٹھ تہِ پیو اَثر تِکیٛازِ یُس میٲنۍ دٔلیٖل ٲس سُہ ہیٚچھنہٕ مارکیٹَس منٛز سُہ ہیٚچھنہٕ چٔلِتھ کِہیٖنۍ تہٕ امہِ سۭتۍ پے سَکھ پرٛابلِم میٲنِس روزگارَس پٮ۪ٹھ وَنۍ چھُس بہٕ وٮ۪ژھان زِ تِژھ کانٛہہ چینٛجا گٔژھ سَپدٕنۍ تِژھ کانٛہہ اِمپرٛوٗمٮ۪نٛٹ اَکھ گٔژھ یِنۍ زِ یُس یِم ٹرٛانسلیٹَر ایپ چھِ یِم گژھان کٲشرِ صحیح پٲٹھۍ ٹرٛانسلیٹ ہٮ۪کٕنۍ کٔرِتھ ٹرانسلیٹ یُتھُے یِم صحیح پٲٹھۍ ہٮ۪کَن کٔرِتھ لُکھ ہٮ۪کَن اَصٕل پٲٹھۍ پنٛنٮ۪ن لفظَن ہُنٛد معنے انٛگریٖزِ پٲٹھۍ تہِ کٔڑِتھ تہٕ باقیَن لنٛگویجَن منٛز تہِ کٔڑِتھ یِم لنٛگویجَن منٛز منٛزٕ وٕچھان چھِ أسۍ زِ اگر یہِ ٹرٛانسلیٹ صحیح پٲٹھۍ یوٗز یی کَرنہٕ اَکھ سٹوری اَکھ دٔلیٖل لٮ۪کھَن وول ہیٚکہِ پَنُن روزگار اَصٕل پٲٹھۍ پَکنٲیِتھ اِتھَے کٔنۍ اگر أسۍ وٕچھو یہِ ٹرٛانسلیٹَر ایپ یا کَشمیٖری اگر مےٚ آسہِ کَرُن ٹرٛانٛسلیٹ بیٚیہِ کُنہِ لَنٛگویجہِ منٛز اَمہِ سۭتۍ چھِ سَکھ فٲیدٕ یِوان لوٗکَن سٹوڈَنٹَن یِم پران لٮ۪کھان آسَن تِمَن تہِ یی اَمہِ سۭتۍ سَکھ فٲیدٕ